ہیٚلو وعلَیکُم اَسلام اَہَن حظ آ تُہۍ چھُو حظ ٹھیٖک پانہٕ گَرِ چھُو سر اَہَن حظ آ اَہَن حظ سٲرِی حظ گَرِ گَرِ ٲسوٕ سٲرِی ٹھیٖک اَہَن حظ آ اَہَن حظ آ اَہَن حظ فِلہال فِلہال نہٕ کِہیٖنٛۍ وۅنۍ چھِنہٕ حظ یَتھ موسمٕے خَراب یور بیٚیہِ چھِ یورٕ کٲم تہٕ تِمَن دٔپِو حَالَس پَرٛارُن تہٕ یورٕ چھِ اَکھ چھِ مُوسَم تہِ خَراب تہٕ بیٚیہِ چھِ یورٕ کٲم تہِ آسان تہٕ یِہِ تَمہِ پَتہٕ کَرو أسۍ انگیج میٚنٹ فُرصتھ سٟتۍ نہَ وُنہِ چھُس چَلنٕے اِیٚگزام تٔمِس تہِ مۅکلہِ تٔمِس تہِ مۅکلہِ ایٚگ تٔمِس تہِ مۅکلہِ مَطلَب جُلےَ یَس منٛز مۅکلہِ ایٚنٛڈِنٛگ جُلَے پَتہٕ کَرو فُرصتھ سٍتۍ اَگَستَس منٛز کَرو أسۍ اَگَستَس منٛز چھُ مُوسَم تہِ آسان ٹھیٖک نہَ اَگَستَس منٛز چھِ أسۍ یَلے سیپٹیٚمبَرَس منٛز چھِ آسان پَتہٕ دانہِ کُن تہٕ

ییٚلہِ ماجہِ نِش تٔمِس گَژھُن آسہِ تَمہِ برٛوٗنٛٹھ ییٖتَن یِم کیٚنٛہہ دۄہ تٔمِس کَر چھُ گَژھُن یہِ سُہ یہِ سُہ کٔرِو تُہۍ سُہ سُہ کٔرِو تُہۍ مولوٗم ییٚمہِ دۅہ تٔمِس گژھُن آسہِ کیٚنٛہہ ہَفتہٕ بَرٛوٗنٛٹھٕے کَرو أسۍ اِینٛگیج میٚنٛٹ تیٚلہِ تِمَن دٔپِو تُہۍ حالَس پَرٛارُن تِمَن دٔپِو حالَس پَرٛارن تہٕ یہِ مۅکلہِ بٔچِی مۅکلہِ اِیٚگزام تہٕ بَس پَتہٕ کَرو أسۍ نِشٲنی نہَ أسۍ تھاوَو سورُے خیال حظ نہَ تمٔۍ تیٚلہِ چھُ اوٗر تیٚلہِ چھِ اَگَستس فٔسٹہٕ اَگَستَےکَرُن اَٹھوُہمِس تام چھِنہٕ حظ ہاوان مُوسَم چھُ خَراب اَوَے تَمہِ موٗجوٗب گَژھِ تِمن خَرٲبِی نہَ ٹھیٖک أسۍ کَرو گَرِکیٚن سٟتۍ مَشوَرٕ تہٕ أسۍ وَنہو پَتہٕ تۅہہِ أسۍ کَرو مَشوَرٕ تہٕ أسۍ وَنہو پَتہٕ ژیٖرۍ تۅہہِ یہِ چھُ پوٚز ٹھیٖک چھُ أسۍ کَرو کَتھ سُہ یِیہِ تہٕ أسۍ وَنہو أسۍ وَنہو تۅہہِ ژیٖرۍ أسۍ وَنہو تۅہہِ ژیٖرۍ مَطلَب کَر کَرو أسۍ ٹھیٖک چَلو بِہِو اَسَلامُ عَلَیکُم